گانٛدربَل ڈسٹِرکَس منٛز چھِ واریاہ اَصٕل ہیلتھ کیر فیسلٹیٖز ییٚتہِ زَن گانٛدَربَلَس منٛز زٕ ہوسپِٹَل چھِ اَکھ گوو سَب ڈِسٹِک ہوسپِٹَل یُس زَن بٕدرٕہامَہ گانٛدَربَلَس منٛز چھُ بِیاکھ گوٚو کَنٛگَن ہوفسپِٹَل یِم دۄنوٕے ہوسپِٹَل چھِ کٲفی ایٚکٹِو ڈِفرنٛٹ ٹایِپٕس آف فیسلٹیٖز ایویلبٕل چھٕ ہَرٕ قٕسمٕچ ڈاکٹر ایویلبٕل چھِ یِم دۄنوٕے ہوسپِٹَل ٲسۍ کووِڈَس دوران سٮ۪ٹھاہ ایکٹِو گانٛدَربل ہوسپِٹَل تہٕ کَنٛگَن ہوسپِٹَل دۄنوٕنی ہوسپِٹَلَن منٛز ٲسۍ کووِڈ ریپِڈ ٹٮ۪سٹ گَژھان یِمن دۄنوٕنی ہوٚسپِٹَلَن منٛز ٲسۍ پیشَنٹَن یِوان ڈِفرنٛٹ فیسلٹیٖز کووِڈَس دوران تہٕ بییہِ باقِیَن باقی وَقتَس دوران تہِ یِوان پرٛووایِڈ کَرنہٕ کووِڈَس دوران ٲس وٮ۪کسِنیشٮ۪ن تہِ یِمَن ہوسپِٹَلَن منٛزکَرنہٕ یِوان بییہِ ٲس ڈِفرنٛٹ ایمَرجینسی سُچویشنَن منٛز پیشٮ۪نٹَن واریاہ اَصلہٕ فیسلٹیٖز یِوان پرٛووایِڈ کَرنہٕ یِمَن دۄنوٕنی ہوسپِٹَلَن منٛز چھِ ڈِفرنٛٹ ٹایِپٕس آف سٕرجِریٖز تہِ مایِنَر سرجریٖز گژھان ییٚتہِ زَن سَب ڈِسٹِک ہوسپِٹَلَس منٛز ہَر کُنہِ ٹایِپٕچ سرجِری چھِ گَژھان چاہے سۄ جویِنٛٹ سرجِری ٲسۍتَن چاہے سۄ میٹَرنٹی سرجِری ٲسِن چاہے یا باقی سِکنٕچ سرجِری آسَن تَمام سرجِری چھِ یِمَن دۄنونی ہوسپِٹَلَن منٛز گَژھان گانٛدَربَلَس منٛز چھِ ڈِفرَنٛٹ ڈِسپنسٕریٖز تہِ آمژٕ سٮ۪ٹ کَرنہٕ ڈِفرَنٛٹ ڈِفرَنٛٹ گامَن منٛز یِم زَن لوکَل لوکَل گامکٮ۪ن لُکَن چھِ کَران فیسلٹیٖز پرووایِڈ یُدوٕے نہٕ تِمن کانٛہہ پَریشٲنی گَژھِ بییہِ مِلہِ تِمن یُتھ نہٕ تِمن دوٗر پٮ۪یہِ گَژھُن میڈِکَل فیسلٹیٖز حٲصِل کرنہٕ خٲطرٕ یُتھ زَن تٕمن پنٕنہِ سٕے گامَس منٛز ڈِفرَنٛٹ ڈِفرَنٛٹ یا مُختٕلِف قٕسمَن ہِنٛز فیسلٹیٖز مِلَن امہِ علاو چھِ گانٛدَربَل ہاسپِٹَلَس منٛز او پی ڈی سٕروِسز تہِ چَلان روزان ہَفتٕکِس ہَفتَس ییٚتہِ زَن ڈِفرَنٛٹ ڈاکٹَر بٮ۪ہوان چھ ایمَرجٮ۪نسی تہٕ ٹرٛا ایمَرجٮ۪نسی تہٕ ٹُرٛاما اِنٹٮ۪نس کیر یوٗنِٹ تہِ چھِ گانٛدربَل ہوسپِٹَلَس منٛز سۄ کرے یُس زَن ژوٚوُہَن گَنٛٹَن لُکَن چھِ سَہوٗلِیَت دٕستِیاب تھاوان یُتھ زَن کُنہِ تہِ ایمَرجٮ۪نسی سُچویشنہِ منٛز لُک لُکَن ہیٚکہِ فٲیِدٕ واٲتِتھ گانٛدَربل ہوسپِٹَل یہِ چھ فُلی اِکوِپِڈ بییہِ چھِ اتہِ یِوان واریاہ وٕنۍکٮ۪ن اَمہِ علاو تہٕ کٲم کَرن یُتھ اَتہِ باقی فیسلٹیٖز تہٕ یِن پُرٛووایِڈ کَرنہٕ